ورلڈٕ ہٮ۪لٕتھ دۄہ چھِ سَتھ اپریل پوٗرٕ دُنیاہَس منٛز مَناونہٕ یِوان ورلڈٕ ہٮ۪لٕتھ آرگٕنایزیشَن چھِ واریاہ اَصٕل کوٗشِش کَران صحتُک خیال تھاوان اَسہِ پَزِ پنٛنہِ صحتُک خیال تھاوُن اٮ۪نوارَمٮ۪نٛٹ دۄہ چھِ پانٛژھ جوٗن پرٮ۪تھ ؤرۍیہِ مَناوان اَسہِ پَزِ پَنُن اوٚنٛد پوٚک صاف تھاوُن اَسہِ پَزِ زیادٕ زیادٕ کُلۍ رُوٕنۍ مےٚ حظ کوٚر زٕ ساس شُرہَس منٛز بٔہمہِ جَماژ پاس أسۍ ٲسۍ واریاہ خۄش تہٕ اَسہِ آے رِشتہٕ دار تہٕ ہَمساے مُبارکَس مےٚ مِلے واریاہ زیادٕ گِفٹ تَمہِ دۄہ کُنوُہ شَتھ ستٲجی ہَس منٛز گوٚو ہِندُستان آزاد پانٛژھ سپتَمبَر چھِ وۄستادَن ہُنٛد دۄہ مَناونہٕ یِوان اَسہِ پَزِ پنٛنٮ۪ن وۄستادَن ہٕنٛز واریاہ عزت کَرٕنۍ تِکیٛازِ تِم چھِ سٲنۍ زندگی بَناونَس منٛز سٲنۍ واریاہ زیادٕ مَدَد کَران